اَسَلامُ علیکُم اَز کَرو أسۍ کَتھ سٲنِس سرینگرَس منٛز کٕم کٕم میڈیکَل فیسَلٹیٖز چھِ ایٚویلیبُل تہٕ گۄڈے کَرو أسۍ کَتھ مین یُس اَسہِ یِوان چھِ ییٚتہِ مین چھِ یِوان اَسہِ ییٚتہِ حظ سِکِمٕز سِکِمٕز سِکِمٕز مطلب گوٚو شیرِ کَشمیٖر اِنسٹِچوٗٹ آف میڈیکَل ساینس سرینَگٕر یہِ چھُ کٔشیٖرِ منٛز سرینگرَس منٛز سارِوٕے کھۄتہٕ بوٚڈ ہَسپَتال یِوان ماننہٕ ٹھیٖک چھا اَمہِ پَتہٕ چھِ گژھان کٲم اَمہِ پَتہٕ چھِ یِوان دوٚیِم سون دوٚیِم کیٛاہ گوٚو دوٚیِم گوٚو سون ہٮ۪ڈون ہَسپَتال ہٮ۪ڈوُن چھِ ہٮ۪ڈوُنِس چھِ وَنان اٮ۪س اٮ۪م اٮ۪چ اٮ۪س ٹھیٖک چھا اٮ۪س اٮ۪م اٮ۪چ اٮ۪س ہَسپَتال یہِ اٮ۪س اٮ۪م اٮ۪چ اٮ۪س تہٕ بیٚیہِ یُس یہِ سِکمٕز چھِ یِم زٕ یِم ہَسپَتال چھِ یِم چھِ مین سٲنِس سرینگرَس منٛز یِوان اَمہِ پَتہٕ چھِ یِوان باقٕے ہَسپَتال تہِ لگ بگ کِڈنی ہاسپِٹَل چھِ یِوان یا چِلڈرَن ہاسپِٹَل چھِ یِوان یا واریاہ ہاسپِٹَل چھِ یِوان اَتہِ ییٚمہِ کہِ وجہ سۭتۍ گژھان حظ چھِ جِناب تہٕ یِہَے چھِ وۅنۍ کٔرِو تُہۍ اَمہِ سۭتۍ کیٛاہ چھِ وسان اَمہِ پَتہٕ چھِ گژھان کٲم کِڈنی ہاسپِٹَل تہِ چھِ سٲنۍ آسان